ہاں اَگر أسۍ کَتھ کَرو سٹیٹ ٹرانسپوٹٕچ یِم روڈ وییِز بسِز چھِ آسان گورمیٚنٹ یِم ٹرانسپوٹ کارپوریشنٕچ بسِز وغیرہ چھِ آسان تِم چھِ ٹھیٖک ایویلیبٕل ایٚفوڈیبل چھِ تِم تِم چھِنہٕ سُہ درٛوگ تہِ چھُنہٕ گژھان کینٛہہ یا سرٛوگ تہِ چھُنہٕ گژھان ٹھیٖک واریاہ ایٚفوڈیبل چھُ اور ٹایِمَس پٮ۪ٹھ چھ ٹایِم ٹُو ٹایِم چھُ ریٖچ کرٛناوَان واتناوان چھ ٹایِمَس پٮ۪ٹھ یا اگَر أسۍ پرایویٹ ٹرانسپوٹٕچ کتھ کَرو سُہ تہِ چھُ ایفوڈیبل تہٕ سُہ تہِ چھُنہٕ گَژھان درٛوگ کینٛہہ ایٚفوڈیبل چھُ سُہ تہِ مگر یُس سٹیٹ ٹرانسپوٹ چھُ سُہ چھُ واریاہ بہتر واریاہ اَصل ایٚفوڈیبل تہٕ جَے اینٛڈ کَے نٮ۪بر جَے اینٛڈ کیس مَنٛز چھُنہٕ سٹیٹ ٹرنسپوٹ تِیُتھ وٕنہِ خاص گوٚمُت اَصٕل سیٚٹٟسفاے کہیٖنی تِنہٕ تِیوٗتاہ اَصٕل چھُنہٕ چلان کینٛہہ مگر آوُٹ سایڈ جَے اینٛڈ کَے اَگر أسۍ کَتھ کَرو آوُٹ سایڈ جَے اینٛڈ کَے چھُ چھِ سٹیٹ ٹرانسپوٹ واریاہ زیادٕ اصٕل گرٛو واریاہ فاسٹ پکان تہٕ واریاہ زیادٕ چھُ تعدادَس مَنٛز تتہِ چھُنہٕ پرایویٹ ٹرانسپوٹٕچ ضروٗرت تہِ تِتھ پٲٹھۍ پیوان کینٛہہ مگر ییٚتہِ چھُ ناینٹی ایٹ پٔرسنٹ آے تھِنک پرایویٹ ٹرانسپوٹٕے تہٕ اَکھ یا زٕ پٔرسنٹ آسہِ سٹیٹ ٹرانسپوٹ چھُ پکان